ویسے بہٕ چھس شُکر گُزار تُہنٛد کہ تُہۍ وٲتوٕ ٹایمس پٮ۪ٹھ مگر مےٚ ہٲیتَو وۄنۍ یپٲر کانٛہہ سہل روٗٹ یپٲر أسۍ ٹایمس پٮ۪ٹھ واتو تِکیازِ تپٲر گوٚژھ نہٕ ٹریفِک تہِ آسُن کیٚنٛہہ تہٕ أسۍ گژھۍ واتٕنۍ ٹامس پٮ۪ٹھ بہٕ ہیٚکہٕ تِکیازِ بہٕ ہیٚکہٕ سۄ پنٕنۍ کٲم یۄس مےٚ چھِ تہٕ بہٕ ہیٚکہٕ سۄ انجام دِتھ پننس ٹایمس پٮ۪ٹھ تہٕ بہٕ کرہو تُہنٛد پتہِ سٮ۪ٹھاہ روزٕ بہٕ شُکر گُزار